وعلیکُم سَلام آ أسۍ چھِ تِمے ؤنِو تُہۍ کیٛاہ چھُو وَنُن آ کیٚنٛہہ چھُنہٕ بہٕ چھُس ایٚویلیبُل بَٹہٕ وارِ دۄہ تہٕ بَٹہٕ وارِ دۄہ یمہٕ بہٕ